آ بِلکُل آسہِ پَزن یم یِم کارپینٹری چھِ پٔلمبِگ وغیرہ یم تہِ کٔشیٖر منٛز ایٖجاد گٔمٕتۍ یِم تہِ کار تِم پَزن زیادٕ کھۄتہٕ زیادٕ پرموٹ کَرٕنۍ کیوں کہِ کٔشیٖر کمہِ باپَتھ چھِ الگ یِوان ساروی کھۄتہٕ ماننہٕ یَتھ چھِ سٲری کَنسڈر کران ایز جنت تہٕ وۄنۍ اَگر یِمے چیٖز أسۍ غٲب کرو آز وٕچھو آز کۭتیاہ نِش یِم کار اَسہِ یِم شال بٲفی فردٕ کٲم وغیرہ یِم چھِ صرف پرانی یٲژ تَگان نَویو شُُرین منٛز چھُنہٕ أکِس تہِ تَگان یُس نٔو جینریشن چھِ تِمن چھِ ہٮ۪چھناوان صرف یِم موٗزِک ڈانٔس وغیرہ کہِ بیٚیہِ باقی یِم ویسٹٲرٕن کَلچر چھِ مَگر یُس اَسہِ پَنُن کَلچر چھُ سُہ چھُ اَسہِ امہِ تل برباد گژھان اَسہِ پَنٕنہِ مطلب یِم اَسہِ نٔوۍ جینریشن تِمن آسی نہٕ پَتہ یِم کارپینٹری وغیرہ یِم فردٕ کٲم کٲلیٖن کٲم أمۍ سٲری کیاہ گوٚو ووٚنۍ کٔشیٖر ٲسۍ ماننہٕ یِوان ییٚتِکۍ شال تِم پوٗرٕ دُنیاہَس منٛز مَشہوٗر چھِ ییٚتیٚکۍ فردٕ کٲم یُس باقی تِم پیپر مٲشی چھِ سَنگ تَرٲشی چھِ تِم سٲری چیٖز وُڈ کاروِنگ یُس چھِ یُس یہِ ہسا ہَچین پٮ۪ٹھ تِم ناو لٮ۪کھٕنۍ تِم ڈِزاین بَناؤنۍ سُہ چھِ نہٕ کٔشیٖر بَجاے کُنی جایہِ ملان تہٕ لوٗکھ چھِ دوٗر دوٗر پٮ۪ٹھ یِم اوڑٲرٕز دِوان کہِ اَسہِ گژھَن کٔشیٖر ہُند یہِ آسُن یہِ آسُن مگر ییٚلہِ کٔشیٖر منٛز یہِ کارٕے گوٚو خَتٔم تہٕ کمہِ باپَتھ روزِ پَتہٕ کٔشیٖر جنت کُس وَنہِ کٔشیٖر چھےٚ اکھ جنت ییٚلہِ نہٕ اَتھ منٛز کیٚنہہ فیمَسٕے روزِ آ ٹھیٖک چھُ یہِ یُس یِیٚتِچ کٔشیٖر ۂنز خوٗبصوٗرتی چھِ یہِ ویریَس گاڈن چھِ ییٚتہِ چھِ مِلان اَسہِ یا پھر کانہہ تہِ یہِ مطلب گُلمَرٕگ چھِ بابا رِشی چھِ یِم چھِ واریاہ ٹوٗرِسٹن خٲطرٕ چھِ یہِ واریاہ فیمَس بے شَکھ چھِ یہِ فیمَس مَگر یِم تہِ لٔگۍ وارٕ وارٕ خَتٔم گژھنہِ کِتھ پٲٹھۍ کہِ لوٗکھ لٔگۍ کُلۍ ژَٹنہِ یِم گُلمَرٕگ بابا رِشی یُس ڈل لیک یُس سُہ تہِ لوٚگ پٔلیوٗٹ گژھنہِ لوٗکھ لٔگۍ یِم فیمس ٹوٗرِسٹ سپوٹ چھِ یِم خراب کٔرِتھ پَنُن روزن جاے بَناونہِ مکان لٔگۍ بَناونہِ کۭتیاہ مطلب گے خراب مطلب جہلِم گوٚو خراب ڈل گوٚو خراب یِتھٕے پۭٲٹھۍ کۭتیاہ کۭتیاہ ٹوٗرِسٹ سَپوٹ چھِ یِمو لوٗکو کٔر کٲم یِمو ژھٕنۍ یِم پرٲٹِتھ نَنتہٕ ژھنِکھ مطلب برباد کٔرِتھ پَنٕنہِ خۄد گرزی موٗجوٗب پَنٕنہِ مطلب مطلب موٗجوٗب روٗد یِم اَتھ پَتے تہٕ مَگر وَ اَگر أسۍ یِم چیٖز تہِ مطلب مٔشدے مٔشراوو یِم سۭتۍ مطلب سٲنۍ سکوٗلن منٛز چھِنہٕ مےٚ چھُنہٕ باسان کٕہٕنۍ تہِ سکوٗلَس منٛز چھِ یِم چیٖز پَرناونہٕ یِوان کیازِ کہِ أسۍ چھِ وٕچھان مطلب کۭژاہ سبجیکٹ چھِ أسۍ پَرناوان سکوٗلَن منٛز اِنگلِش اُردو میتھ ہِندی اِنگلِش گۄڈٕ پَرناونہٕ یِوان بے شَکھ میتھ ہِندی اُردوٗ ساینس تہٕ باقی سٲری چیٖز مےٚ چھُ نہٕ کُنے سکوٗلس منٛز چھُنہٕ مےٚ آزُک تام وٕچھمُت کہِ کانٛہہ چھِ اَسہِ پَرناوان یہِ کارپینٹری ہَسبینڈری یِم سٲری چیٖز مےٚ چھُنہٕ آزُک تام کُنہِ جایہِ وٕچھمُت یہِ چیٖز پَرناوان مَگر اَسہِ پَزن پَرناونہِ کیوں کہِ اَگر نہٕ أسی تھاوو اَمیُک خیال تیٚلہِ کُس یہِ نیبرٕ پٮ۪ٹھ اَسہِ یِم چیٖز کرنہٕ تہٕ کٔشیٖر یِتھ پٲٹھۍ مطلب یہِ ٲسۍ برونہہ تہِ کۭژاہ زیادٕ فیمَس آز چھِ تویتہِ مطلب واریاہ زیادٕ کَم کٔمی گٔمژ اَمہِ چہِ خوٗبصوٗرتی ییٚتِکۍ تِم کار ٲسۍ سِپیشل کٲلیٖن وٲلیٖن تہٕ تِم تہِ چھِ آز لوٗکن نِمٕتۍ اڈیپٹ کٔرِتھ آز چھِ ویریس جاین ملان یم چیٖز آز چھِ مطلب کٔشیٖر نیبرٕ تہِ یِم چیٖز یِوان بَناونہٕ تِکیازِ ییٚلہِ اَسہِ ترٲو پَنٕنۍ کار تہٕ یِمَن ۂنز ذمہِ دٲری رٔٹ باقیو نتہٕ چھِ لوٗکھ آسٕنۍ زاگٕنۍ یِتھ پٲٹھۍ اَمیرکا وغیرہ یِم سٲری کَنٹریٖز چھِ یِم چھِ چاہان کہِ أم گژھن تراوٕنۍ کہِ أسۍ کَرو یہِ ایڈیپٹ تہٕ یِم گژھن فیمَس یِم چھِ اولریڈی ڈیولَپِنگ ڈیولَپڈ کَنٹریٖز مَگر ٲسۍ چھِ ڈیولَپَنگ اَسہِ پَزِ یِم کار برونہہ پَکناوُن پَنٕنۍ کٔشیٖر ہُند کَلچر پَنٕنۍ کٲشر زَبان پَنُن یِم کارپینٹری کارپینٹری چھِ پیپَر مٲشی چھِ سَنگ تَرٲشی یِم وُڈ کاروِنگ سٲری چیٖز چھِ یِم پَزن اَسہِ زیادٕ کھۄتہٕ زیادٕ فیمَس کَرٕنۍ أسی چھ یَتھ کٲشیٖر ہُند فیوٗچر اَگر أسی یہِ مٔشراوو تہٕ أسۍ کِتھ کَن ہٮ۪کو پَنُن یہِ کٔشیٖر آگے بَڈنٲیِتھ أسۍ کِتھ کَنۍ سونچو یہِ أسۍ ہا گژھو وَن ایمنگ ڈیولَپِنگ کَنٹریٖز پَتہٕ اَگر أسۍ یِہے مٔشراوو اَسہِ پَزِ یہِ چی خاب تراوُنے کہِ أسۍ ہٮ۪کو زانٛہہ ڈیولَپِنگ کَنٹریٖزن منز اِنکٔلوٗڈ گٔژھِتھ تِمہِ موٗجوٗب پَزِ اَسہِ پَنٕنۍ شُرٮ۪ن پَنٕنٮ۪ن سکوٗلن منٛز زیادٕ کھۄتہٕ زیادٕ اَمِچ تہِ نالیج دِنۍ آ ٹھیٖک گوٚو اِنگلِش وغیرہ یِم باقی سَبجیکٹ چھِ یِم تہِ پَرٕنۍ چھِ ضروٗری ڈاکٹر اِنجِنر پَرُن تہِ چھُ ضروٗری مَگر ییٚلہِ اَگر سٲری ڈاکٹر اِنجینر بنَن تہٕ سون کٔشیٖر ہُند کار کُس پَکناوِ سون کٔشیٖر منٛز کُس کَرِ یہِ کارپینٹری وغیرہ یِم چیٖز تہِ پَزن پرموٹ کَرٕنۍ بیٚیہِ گژھِ مےٚ چھُ وٕچھمُت زیادٕ تر لوٗکھ چھِ کَنسِڈر کران یِمَن ایز لو کٲم کہِ یِمَن حظ چھُنہٕ مطلب زیادٕ سٔکوپ کِہینۍ تہٕ یُس یِم کٲم کرن اَتھٕ کار کرن تِمن چھُ یِوان کَنسِڈر کرنہٕ کہِ تِم حظ چھِ اِلِٹریٹ تِمو چھِ پوٚرمُت ووٚرمُت کِہینۍ وۄنۍ لگَن اَتھے کس مَگر یہِ چھُ واریاہ زیادٕ غلط کیوں کہِ یِمو پوٚرمُت تہِ آسہِ تِمن آسہِ یہِ چیٖز پَے کہِ أمَن ۂنز کۭژاہ اِمپارٹینس چھِ أکِس کَنٹری منٛز أکِس کَلچرَس منٛز زیادٕ کٔشیٖر منٛز کۭژاہ ضروٗرت چھےٚ یِمَن چیٖزَن ۂنز یِم پرموٹ کرنٕکۍ اَگر یِم مہ روزَن سٲنِس کٔشیٖر منٛز زِندٕ تیلہِ ہٮ۪کہِ سون کٔشیٖر ہُند کلچَر مٔرِتھ نتہٕ چھِ کٔشیٖر مطلب ایٹ دَ ؤرٕج آف یہِ نہ ڈِس ڈِس ایپِیر وہ ختم ہونے والی ہے تہٕ اسہِ پَزِ زیادٕ کھۄتہٕ زیادٕ کٔشیٖر ہُند کَلچر ایڈوپٹ کَرُن ہر اکھ شُر نوٚو شُرۍ شُرٮ۪ن گٔژھ گۄڈٕنیتھٕے مطلب یِم آشنا کرناوٕنۍ کہِ یہِ چیٖز کَتھ چھِ وَنان کارپینٹری کیاہ گٔے بیٚیہِ گوٚھ تٔمن ہُند یُس أسۍ یِتھ پٲٹھۍ أسۍ شُرین ہنز تِھنکِگ ڈیولَپ کَرو تِتھٕے چھِ پَتہٕ شُرۍ تہِ ریسپونڈ کران اَگر أسۍ شُرین وَنان چھِ ژٕ کیازِ کرکھ تِلہٕ کٲم ژٕ کیازِ کَرکھ اَتھٕ کٲم یہِ چھِ یِم تِم لوٗکھ کران یِم بے کار آسن یِمن نہٕ کارٕے آسہِ کانہہ تہٕ کَتہِ گژھِ شُر تَتھ کُن سُہ سونٛچہِ دَپان نہ بہٕ کیازِ کرٕ یِم کار تہٕ مَگر اَگر أسۍ شُرین ہنز تھِنکِنگ لۄکچارٕ پٮ۪ٹھَے ڈیولَپ کرو یِتھ پٲٹھۍ کہِ یِمَن کارَن منٛز گژھِ زیادٕ کھۄتہٕ زیادٕ دِہان دیُن یِم چھِ آسان یِمے کار چھِ آسان یُس اَسہِ برونہہ پَکناون یِمن کارَن منٛز چھِ نہٕ کانہہ تہِ یہِ مَندچھُن وَنچھُن کِہِنۍ یِم چھِ نہٕ اکھ اَنپَڈ سُند کار کہِ یِم چھِ یُس پٔرۍوُن آسہِ تِم چھِ کران یہِ کار مطلب واریاہ واریاہ زیادٕ گژھِ یہِ پرموٹ کَرُن زیادٕ کھۄتہٕ زیادٕ گژھِ اَسہِ پَنٕنین شُرین اَمِچ تعلیٖم دِنۍ سکوٗلن منٛز گژھِ پرناونہٕ یِنۍ اِون کالیجن منٛز یُنورسٹین منٛز ہر جایہِ بیٚیہِ گژھن اَمیِکۍ اَلگ اَلگ کیمپ لگاونہٕ یِنۍ کہِ ہر جایہِ اَمِچ تعلیٖم دِنۍ فری کورسٔز گژھن کیوں کہِ کٔشیٖر چھِ چیٖزَن زیادٕ پَتہٕ آسان اَمہِ مۄکھ گژھِ لَگٕنۍ اَمیُک اَلگ کیمپٔس لگن گژھٕنۍ مطلب ہر جایہِ گژھن اَمیِک بوٗتھس وغیرہ لَگٔنۍ سو دیٹ کہِ لوٗکھ گژھن اَتھ چیٖزَس کُن اٹریکٹ یوٗتاہ زیادٕ لوٗکھ گژھن اَتھ چیٖزَس کُن اٹریکٹ تیوٗتاہ گژھِ سون کار واریاہ زیادٕ ڈیولَپ تہٕ بیٚیہِ مہ ہکو کُنہِ اَندٕ أسۍ پروگریس کٔرِتھن اس لیے چھَس بہٕ یہِ میانہِ طرفہٕ چھُ یہِ گُزٲرِش کہِ ہر جایہِ گژھِ پروگریس کَرُنہٕ یُن ہر جایہِ گژھِ یہِ پرموٹ کرنہٕ یُن کٔشیٖر ہُند کَلچر پَنُن کَلچر زِندٕ تھاونہٕ خٲطرٕ پنُن مادری زَبان زِندٕ تھاونہٕ خٲطرٕ سٲنۍ یِم خٲطرٕ سٲنۍ کٔشیٖر فیمَس چھِ سٲنۍ یہِ کٔشیٖر ہِندۍ چھِ مِسال یِوان دِنہٕ ییٚمہِ مۄ ییٚمہِ چیٖزو موٗجوٗب سٲنۍ یہِ کٔشیٖر مِثال چھِ یِوان دِنہٕ تِمنے چیٖز پَزن اَسہِ زِندٕ تھانٕچ زیادٕ کھۄتہٕ زیادٕ اَتھ کُن اَتھ کُن کَرُن